ہیٚلو اَلسَلام علیکُم وَعلیکُم اَلسلام اہن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک شُکُر رۄبس کُن ٹھیٖک تۄہہِ چھُو حظ پاے یہِ أناے راتھ أناے نَہ اسہِ تۄہہِ نِش ماز راتھ راتھ کاہہِ بجہِ لگ بھگ أناے مےٚ ترٛیٚن ہتن تۄہہِ نِش ماز مگر تۄہہِ حظ دیتوٕ یہِ تۄہہِ تۄہہِ مےٚ اوس نیون کٹہٕ ماز تۄہہِ دوٚپوٕ یہِ چھُ کَٹہٕ مازٕے مگر ییٚلہِ حظ بہٕ گرٕ وٲژٕس سُہ اوس بَڑٕ ماز تَتھ منٛز سُہ حظ اوس باسان یِتھ پٲٹھۍ بُتھہِ تَلہٕ رنگہٕ تلہٕ ونٛگہٕ تلہٕ تَتھ اوس شیپ باسان بَرابر یہِ چھُ زٔہیٚر کَٹہٕ مازٕے مگر ییٚلہِ اسہِ پتہٕ گَرِ وُچھ اصٕل پٲٹھۍ چھوٚل روٚن سُہ دَرٛاو یہِ سُہ اوس بَڑٕ ماز پتہٕ مےٚ توٚر نہٕ فکرے اَتھ کیاہ دلیٖل چھِ یہِ مطلب تۄہہِ ما حظ چھُو تھاوان ادلہِ بَدل یہِ دُکانس پٮ۪ٹھ ماز یہِ کیاہ دلیٖلَہ ٲسۍ نَہ حظ ٹیسٹہٕ تہِ نَے تَتھ اوس نٕہ مَزٕ تہِ اوس نہٕ تَتھ ٹھیٖک زیادٕ کیٚنٛہہ یِتھ پٲٹھۍ أسۍ چھِ أسۍ حظ چھِ پرٮ۪تھ ساتہٕ اَنان تۄہے نِش مگر یہِ اَتھ اسہِ چھِ مطلب وارِیاہ اصٕل مَزٕ یِوان تُہنٛدِس مازس أسۍ چھِ پرٮ۪تھ ساتہٕ کَران پرٛیٚفر تۄہے نِش اَنُن مگر اَتھ اوس نہٕ مَزٕ کِہیٖنۍ مَزٕ تہِ اوس نہٕ تَتھ کِہیٖنۍ نَہ تُہۍ ٲسوٕ نہٕ کیٚنٛہہ تَتٮ۪ن حظ اوس لۄکٹٕے اوس تَتٮ۪ن مطلب لگ بھگ آسہِ ہان اَردَہ وُہُر تام آسہِ ہا لڑکہٕ اَردَہ کُنوُہ وُہُرتام حظ أسۍ آسہِ ہا تَتٮ۪ن لڑکہِ اَکھ تہٕ مےٚ وۄن تِمن تُہۍ تِم کَتہِ چھِ تِمو دوٚپ تِمن چھِ گَرے کٲم اَز تہٕ تِمن آو نہٕ ٹایم یور یِنس کِہیٖنۍ مگر مےٚ وۄن تِمن أسۍ چھِ پرٮ۪تھ ساتہٕ نِوان یتتھٕے تہٕ یہِ أسۍ چھِ أسۍ چھِ پرٮ۪تھ ساتہٕ أسۍ چھِ گَرِک مطلب پرٮ۪تھ ساتہٕ سوزان یۄتتھٕے ماز نِنہِ تۄہے نِش تہٕ مگر وۄنۍ تھیٚزیو ماز اصٕل تِمو حظ تھُو تٔتتھٕے مےٚ بٔتھہِ کنے ماز تھَایو تِمو یِتھ پٲٹھۍ ٹھیٖک تَتھ آس نہٕ أڈجہِ ؤڈجہِ چَرٕب وَرٕب اوس نہٕ تَتھ یِتھ پٲٹھۍ کِہیٖنۍ مگر تَتھ حظ گرٕکیٚو مون نہٕ زٕ کَتھہٕ دوٚپُکھ نَہ یہِ چھُیی نہٕ کَٹہٕ ماز یہِ چھُ بَڑٕ ماز پتہٕ گوٚو اسہِ تھوڑا بُہت شک اسہِ دوٚپ اَتٮ۪ن ما چھِ گٔمٕژ تُۄہہِ ما چھُو تھُومُت یہِ اَتٮ۪ن سۭتۍ اَتھ رَلہٕ کیٚنٛہہ بَڑٕمازُک تُہۍ چھُو وَنان یہِ چھُ کَٹہٕ ماز تہٕ اَتہِ کیاہ ہیٚکہِ اِنسان ؤنِتھ اسہِ گوٚو شَک تِے ما چھُ چَلو وۄنۍ ییٚلہِ توہہِ ووٚنوٕ تۄہہِ دوٚپوٕ یہِ چھُنہٕ اہن حط پُۄز چھُ تیٚلہِ وۄنۍ تِم ٲسۍ لکٹی مے بی اہن حظ آ تیٚلہِ آسہِ سۄ تِمنٕے گٔمٕژ غلطی ہُتھ پٲٹھۍ حظ چھِ اسہِ بھَروس تُہنٛدس ہۄتھ پٮ۪ٹھ مطلب مازس پٮ۪ٹھ آسان پرٮ۪تھ ساتہٕ مگر تیٚلہِ حظ تِم ٲسۍ لکٹِے بِذٲتی تِمن آسہِ تیٚلہِ غلطی سانٕے گوٚمُت سُہ

اَدٕ حظ چَلو شُکریہ شُکریہ اَدٕ حظ چَلو چَلو بیٚہو رۄبس حَوالہٕ